اَسلامُ علیکُم ورحمتُہ اللہ وَبَرَکاتُہُ آ مےٚ چھِ کوٚرمُت پاٹسِپیٹ أکِس شاٹ ڈِسٹیٚنٕس ریسہِ منٛز ییٚلہِ بہٕ آرمی گٔیاوُس فزِکَل دِنہِ سۄ ریس ٲسۍ شُراہ شیٚتھ میٖٹر تَمہِ خٲطرٕ ٲسۍ مےٚ واریاہ محنت کٔر کٔرمٕژ لگ بگ کٔر مےٚ رٮ۪تَس محنت بہٕ اوسُس صُبحٲے شیٚیہِ بَجہِ وۄتھان تہٕ کَران اوسُس لگ بگ لگ بگ زٕ ترٛےٚ کِلوٗمیٖٹر ریس بہٕ اوسُس ہر ساسہٕ کَران لگ بگ رٮ۪تَس حظ کٔر مےٚ سۄ پرٛٮ۪کٹِس ییٚمہِ سۭتۍ مےٚ واریاہ مَدَت مِلیو تہٕ ییٚلہِ بہٕ یہِ ریس گوٚوُس کَرنہِ آرمی خٲطرٕ بہٕ آوُس تَتھ منٛز اٮ۪کسلٮ۪نٛٹ مےٚ حظ کٔر سۄ شُراہ شیٚتھ میٖٹر ریس صِرف ساڑَن پانٛژَن مِنٹَن منٛز پوٗرٕ تہٕ اَتھ خٲطرٕ کٔر مےٚ واریاہ محنت یِتھ کٲٹھۍ بہٕ اوسُس صبحن وۄتھان اوسُس صبحن تہِ کَران ریس تہٕ شامنَس تہِ کَران ریس تہٕ منٛزٕ اوسُس اَکھ اَکھ دۄہ دِوان رٮ۪سٹ بہٕ اوسُس اَتھ منٛز اٮ۪نَرجی ڈِرٛنٛک تہِ یوٗز کَران ییٚمہِ سۭتۍ مےٚ مَدَد میلان اوس بہٕ اوسُس اَتھ منٛز اَصٕل تہِ کھٮ۪وان ییٚمہِ سۭتۍ مےٚ ییٚمہِ سۭتۍ مےٚ صحت اوس ٹھیٖک روزان ہاں اَکہِ دۄہ گٔیَے أکِس دوٚن دوٚہَن گٔیَے مےٚ کٲم مےٚ لاریو تھوڑا گیوٗر کَلَس سُہ چھِ اَمی سۭتۍ گژھان تھوڑا چھِ کمزوٗری یِوان دَونہٕ سۭتۍ مگر یہِ چھِ گژھان دۄن ترٛٮ۪ن دۄہَن اَتھ چھِ آسان پَتہٕ شونٛگُن تہِ اَصٕل پٲٹھۍ کھیوٚن چیوٚن تہِ اَصٕل پٲٹھۍ تہٕ اَمہِ سۭتۍ چھُ پَتہٕ یہِ گیوٗر ژَلان یہِ ہَے چھِ مےٚ یُس مےٚ یاد چھِ یۄس مےٚ یہِ ریس کٔر